میٲنِس گَرَس منٛز چھُنہٕ تیُتھ خاص کینٛہہ یُس بہٕ تۄہہِ وَنو ہاں أسۍ چھِ بٲے بارٕنۍ بیٚیہِ چھِ اَسہِ مول موج تہِ خۄدایَس حَوالہٕ اَسہِ چھِ پانہٕ ؤنۍ اَصٕل بَرابٔدی مطلب جوک ووک تہِ چھِ أسۍ کَران أتی اَسہِ سٲنِس گَرَس منٛز چھُنہٕ سُہ ماحول کہِ أسۍ روزو روڈ بَچَس سۭتۍ یا مٲلِس ماجہِ سۭتۍ مٲلِس ماجہِ ہُند عزت چھُ گۄڈنؠتھ پَتہٕ نہٕ چھِ أسۍ گِنٛدان وِندان اَصٕل پٲٹھۍ أسۍ چھِنہٕ یہِ دِوان باسنہٕ سٲنِس یَتھ سانہِ فیملی منٛز اَسہِ چھُ پیار پانہٕ ؤنۍ اَصٕل پَتہٕ یِم میٲنۍ دوس ووس چھِ تِم تہِ چھِ سؠٹھاہ اَصٕل أسۍ یِوان گژھان اَکھ أکۍ سُنٛد أتی اَگر کینٛہہ آسہِ دعوت پرٛژھان چھِ تِمَن تِم تہِ آسہِ پرٛژھان یِوان گژھان کینٛہہ آسہِ ہَم غم آسہِ أسۍ چھِ اَکھ أکِس بَکار یِوان ہمیشہِ میانؠن گَرِکؠن تہٕ میانؠن دوستَن منٛز بہٕ ہؠکہٕ نہٕ دۄنوٕنیو منٛز ترٲیِتھ کٕہٕنۍ تہِ خۄدا مہٕ واتنٲیِن تَتھ وَتہِ پؠٹھ کہِ اَسہِ پیٚیہِ زانٛہہ کُنہِ وِزِ پانہٕ ؤنۍ کانٛہہ یہِ کَرُن